أسۍ حظ چھِ زٔمیٖندار أسۍ حظ چھِ گَرِ گُپَن رَچھان گاوٕ رَچھان دانٛد رَچھان بیٚیہِ حظ چھِ أسۍ کۄکَر تہِ گَرِ رَچھان گۄڈٕنٮ۪تھٕے حظ چھِ مےٚ وَنٕنۍ یہِ کَتھ زِ اَسہِ حظ چھِ اَنِمٕل ہَسبَنٛڈری ڈِپارٹمنٹ کہِ طرفہٕ مِلان سَبسِڈی پٮ۪ٹھ گٲوٕ أسۍ حظ چھِ ہٮ۪کان گٲو فارَم ترٲیِتھ تہٕ کیٛاہ چھِس وَنان أسۍ حظ چھِ تَتھ پٮ۪ٹھ ہٮ۪کان پَنُن روزگار تَلاش تَلاش ماش کٔرِتھ پَنُن دۄہ دیش روزگار تہِ حظ چھِ أسۍ پَکنٲیِتھ اٮ۪نِمٕل ہَسبَنٛڈری پٮ۪ٹھ یِمن گاوَن پٮ۪ٹھ پَکنٲیِتھ پَتہٕ حظ چھِ کٲم گَژھان یِم حظ أسۍ گاو چھِ آسان أسۍ حظ چھِ یِمَن صُبحٲے کَران کٲم صُبحٲے چھِ أسۍ یِمَن کھٮ۪ن دِوان صُبحٲے حظ چھِ ؤتھٕے أسۍ دِوان گۄڈنٮ۪تھٕے یِمَن کٕم کٕم حظ چھِکھ مۄکلاوان دِتھ کوٚم تہٕ کٲش حظ چھِکھ مۄکلاوان دِتھ پَتہٕ حظ چھِ یِمَن دَہہِ بَجہِ أسۍ دِوان فیٖڈ تہٕ بیٚیہِ حظ چھِ فیٖڈ بیٚیہِ حظ چھِ غور ہنا تہِ دِوان تَمہِ سۭتۍ حظ چھِ یِم کیٛاہ چھِس وَنان اَصٕلہِ روزان پَتہٕ حظ چھِ اَکھ بَجے واتان چھِ حظ أسۍ یِمَن تُلان دِوان چھِکھ حظ أسۍ تۄہہِ خۄدا رُت کَرُن أسۍ حظ چھِ تِمَن اَکہِ بَجہِ ترٛاوان گاسہٕ گاسہٕ ترٛٲیِتھ حظ چھِ أسۍ تِمَن کَران کٲم ترٛیٚیہِ بَجہِ حظ چھِ أسۍ تِمَن دِوان ترٛیش یِمنٕے گُپنَن گٲوَن گٲوَن تہِ چھِ دِوان بیٚیہِ چھِ یِمَن وَژٮ۪ن تہِ تہِ دِوان بیٚیہِ چھِ دِوان یِمَن دانٛدَن تہِ تَمہِ پَتہٕ حظ گٔے کٲم جب کہِ اَکھ جے یی گاسہٕ چھُ تَتھ حظ چھِ ژور ٹکھ أسۍ حظ چھِ رٮ۪تہٕ کٲلِس منٛز گژھان کھہَن پٮ۪ٹھ پَتہٕ حظ چھِ أسۍ یِمَن سُہ جے یی گاسہٕ تہِ ترٛاوان تَتھ یوٗتاہ یِم ہٮ۪کَن یِم گُپَن کھٮ۪تھ یِم حظ چھِ تَمہِ سۭتۍ تَندرُستہٕ روزان پَتہٕ حظ چھِ أسۍ کَران کٲم جبکہِ یِمَے اَنمٕل ہَسبَنڈری وٲلۍ حظ چھِ اَسہِ دِوان یِم کۄکَر تہِ سَبسِٹی پٮ۪ٹھ تہٕ اِمَن کۄکرَن حظ چھِ أسۍ تُلان ترٛاوان حظ چھِ أسۍ یِمَن مَکٲے یۄس مکٲے یِہنٛدِ خٲطرٕ کۄکرَن ہِنٛدۍ خٲطرٕ تہِ بہتر یِم حظ چھِ تَمہِ سۭتۍ تَندرُستہٕ گژھان بیٚیہِ حظ چھِ أسۍ کَران کٲم أسۍ حظ چھِ فیٖڈ تہِ یِمَن کٔپِلا پشوٗ آہار تہِ دِوان جب کہِ یِمَن جاناوَارَن حظ وٕچھ مےٚ یہِ فیٖڈ کوٚش کوٚم گاسہٕ دِتھ تہِ گژھِ یِمَن کٔپِلاکوٚش پشوٗ آہار دِنۍ یۄس حظ یہِ کٔپِلا أشوٗ آہار چھِ پشوٗ آہار چھِ یہِ حظ چھِ اَسہِ صحت مَنٛد تھاوان یِمَن گُپنَن خاص کَر گٲوَن یِم حظ چھِ اَمہِ سۭتۍ دِوان یِم اَمہِ فیٖدِ سۭتۍ حظ چھِ یِم دۄد دِوان زیادٕ اَمہِ سۭتۍ حظ چھِ یِم دۄد مٔٹراوان اَمہِ سۭتۍ حظ چھِ سٲرٕے کَمزوری یِمَن چَلان ژلان یِمَن سۭتۍ یِم بَچہِ اِہِنٛدۍ وابسطہٕ ؤژھ چھِ آسان تِم تہِ حظ چھِ صحت مند سَپدان اِس لیے میون وَنُن حظ چھِ یہِ کہِ کٔپِلا پٔشوٗ آہار فیٖڈ دِیِو